بہٕ چھُس نہٕ زیادٕ پالٹِکٕس لایک کَران کِہیٖنۍ نہٕ البتہ یۄس ہِندوستانٕچ پالٹِکٕس چھےٚ یا پُلٹِکَل پاٹیٖز چھِ یِمَن منٛز چھِ اَکھ مین چیٖز پرٛابلِم یُس تہِ پارٹی پاورَس منٛز آسان چھِ سُہ چھِ ہمیشہِ یژھان یُس اَپوزِٹ پارٹی چھِ تٔمِس مطلب پَتھ کَرنٕچ یا تِم چیٖز کَرںٕچ ییٚمہِ سۭتۍ تِہُنٛد ناو خراب گژھِ نہ کہِ تٕم چھِ سَنان یُس مین چیٖز أکِس پُلٹِکَل پارٹی ہُنٛد مقصد گوٚژھ آسُن کہِ ڈیٚولَپمیٚنٛٹ گٔژھ گژھٕنۍ لُکھ گٔژھۍ پَکٕنۍ بروںٛہہ یِم نَوجوان چھِ تِمَن گوٚژھ روزگار مِلُن اَن ایٚمپلایمٮ۪نٛٹ گٔژھ ختم گژھٕنۍ بَس یِم چھِ آسان وٲتۍ مٕتۍ اَکھ أکِس مطلب اَکھ وَنان أکۍ سٕنٛز دٔلیٖل بیٛاکھ وَنان بیٚکہِ سٕنٛز دٔلیٖل مطلب تِمَن اَکھ مَنٛدچھاہے أکِس پارٹی بیٛاکھ مںٛدچھاوان بیٚکِس پارٹی تِمَن چھِ آسان یِہٕے کَمپٹِشَن پانہٕ ؤنۍ ہُمۍ کوٚر نہٕ یہِ کِہیٖنۍ یٔمۍ کوٚر نہٕ یہِ کِہیٖنۍ اَصلی پٲٹھۍ کَران چھِنہٕ آن گرٛاوُنٛڈ کٕہٕنۍ تہِ پارٹی کینٛہہ خٲلی چھِ آسان یِم پانہٕ ؤنۍ یِمَے داو تھیٚکان مین چیٖز یُس أکِس پُلٹِکَل پارٹی پَزِ کَرُن تٔمِس پَزَن تِمَن اِشوَن کُن نظر ترٛاوٕنۍ یا تِم اِشوٗز حل کَرٕنۍ یِم أکِس سوسایٹی منٛز وٕنکیٚن مین چیٖز چھِ تِم کَرٕنۍ سالٕو یا یِم وٕنکیٚن نَوجَوان بےروزگار چھِ تِمَن پَزِ تِتھۍ کانٛہہ یِم کَرٕنۍ ییٚمہِ سۭتۍ تِمَن روزگار مِلہِ یا تِم لَگہٕ ہَن نہٕ تِمَن غلط کامٮ۪ن کُن کٕہٕنۍ کِہیٖنۍ تہٕ زیادٕ چھُس نہٕ بہٕ یِمَن پُلٹِکَل پاٹیٖز بہٕ چھُس نہٕ یِم چیٖز لایک کَران کِہیٖنۍ یا پالٹِکٕس یا پُلٹِکَل پاٹیٖز ؤنۍتو بَس یِہٕے مطلب اَکھ چیٖز گژھِ آسُن یِم تہِ یِم پُلٹِکَل پاٹیٖز گژھن آسٕنۍ یِم گژھن نہٕ اَکھ أکِس سۭتۍ لَڑایہِ لَگنہِ کِہیٖنۍ تہٕ مین مقصد چھِ یِم تٔتی ترٛاوان یُس نہٕ اَصلی مُدا مقصد چھِ یُہُنٛد آسان زِ ڈیٚولَپمیٚنٛٹ باقٕے یِم چیٖز یِم اِنسان سٕنٛدۍ خٲطرٕ أکِس عام اِنسان سٕنٛدۍ خٲطرٕ ضروٗری آسان چھِ تِم چیٖز تِمَن چیٖزَن پٮ۪ٹھ دھیان دیُن مین مقصد چھِ أکِس پُلٹِکَل پارٹی ہمیشہِ سُے آسان کہِ مطلب مُلک کِتھ پٲٹھۍ پَکہِ بروںٛہہ یا غلط کامہِ یِم کِتھ پٲٹھۍ ہیٚکو أسۍ رُکٲوِتھ یِمہٕ وٕنکیٚنَس سٲنِس سماجَس منٛز چھِ یِتھ پٲٹھۍ ڈرٛگٕس چھِ مین اَکھ اِشوٗ سُہ کِتھ پٲٹھۍ ہیٚکو أسۍ ختم کٔرِتھ سمٲجی بُرایی یِم کیٚمہِ آے ہیٚکو أسۍ ختم کٔرِتھ مین چیٖز چھِ یِمَے یِمَے پُلٹِکَل پاٹیٖز گژھان یِمنٕے پٮ۪ٹھ دھیان زیادٕ دیُن نہ کہِ پانہٕ ؤنۍ لَڑایَن پٮ۪ٹھ باقٕے یِمَن پٮ۪ٹھ